ہٮ۪لو السلام علیکُم وعلیکُم السلام السلام علیکُم اہن حظ آ تُہۍ کَتہِ پٮ۪ٹھ چھُو آ کٔرِو کٔرِو حُکم اَدٕ حظ اَدٕ حظ فرمٲیِو فرمٲیِو ٹھیٖک حظ چھُ بِلکُل اچھا اچھا اچھا اچھا اچھا

اہن حظ اہن حظ اہن آچھا تُہۍ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ نہٕ حظ چھُنہٕ پَرواے تُہۍ ؤنِو مےٚ تۄہہِ کیٛاہ حظ چھُ ناو اچھا اچھا اُویس احمد چھُ تۄہہِ ناو تُہۍ چھُو کانٛہہ دوا وٕنۍکٮ۪س کھٮ۪وان اَمۍ خٲطرٕ کانٛہہ مٮ۪ڈِسَن چھُو تُہۍ کھٮ۪وان اچھا اچھا ٹھیٖک آ اٮ۪کٕس رے مَہ چھُ بِلکُل تۄہہِ کوٚرُو تۄہہِ کوٚرُو واریاہ اَصٕل تۄہہِ کوٚرُو واریاہ اَصٕل تۄہہِ کوٚرُو مےٚ سۭتۍ کَنٹیکٹ اِنشاء اللہ چھِنہٕ یہِ زیادٕ پرٛابلٕم کیٚنٛہہ تہٕ اِنشاء اللہ أسۍ وٕچھو اَتھ یَتھ کیٛاہ مسلہٕ چھُ تۄہہِ چھُو کِلنِکَس وِزِٹ کَرُن اِنشاء اللہ نٮ۪کٕسٹ نٮ۪کٕسٹ ویٖک کٔرِو تُہۍ سون کِلنِک وِزِٹ اَتھ چھِ اٮ۪کٕس رے تہِ اٮ۪کٕس رے تہِ چھِ اَتھ کرٕنۍ بیٚیہِ چھُ تۄہہِ ٹٮ۪سٹ اَکھ زٕ کرٕنۍ اِنشاء اللہ تہٕ اِنشاء اللہ گژھِ تۄہہِ گژھِ فرق اِنشاء اللہ جلدی گژھِ فرق اِنشاء اللہ تہٕ مگر کٲم چھِ کرٕنۍ احتیاط احتیاط چھُ کرُن حظ گوٚب چھِنہٕ تُلن کِہیٖنۍ کیٛازِ کہِ تۄہہِ چھُو اَتھ چھِ منٛزٕ زور تہِ ہٮ۪کان یِتھ کَمرَس تہٕ یہِ چھِ آرتھووُک واریاہ واریاہ سٮ۪نٛزِٹِو مسلہٕ آسان تہٕ بہٕ چھُس تۄہہِ رِکَمٮ۪نٛڈ کران زِ تُہۍ تُلۍزیو نہٕ تامَتھ وَزنی چیٖز کِہیٖںۍ ٹھیٖک چھِ حظ تہٕ تامَتھ بیٚیہِ چھُ اَتھ مسلہٕ حظ گژھان تامَتھ ییٖتِس کالس تۄہہِ یہِ ٹٔرٕن یی پَنٕنۍ تُہۍ کٔرۍزیو کٲم تہٕ غٕذہُک گژھِ خاص خیال تھاوُن کمزوٗری چھِ آسان أڈجَن تہٕ تَمہِ سۭتۍ تہِ چھِ یِم پرٛابلٕم ہٮ۪کان گٔژھِتھ فٔردَر وٕچھو أسۍ اٮ۪کٕس رے کیٛاہ ہاوَن اَسہِ رِپوٹٕس کیٛاہ ہاوَن اَسہِ تٔمی حسابہٕ وٕچھو أسۍ اِنشاء اللہ تہٕ اِنشاء اللہ میلہِ تۄہہِ ییٚتہِ بھرپوٗر اِنشاء اللہ میلہِ تۄہہِ ییٚتہِ ٹرٛیٖٹمٮ۪نٛٹ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍزیو وِزِٹ تُہۍ کٔرۍزیو وِزِٹ تھٔرٕزڈے کٔرۍزیو تُہۍ وِزِٹ کِلنِک بہٕ کَرٕ تۄہہِ سۭتۍ شِیَر کَنٹیکٹ کَرٕ بہٕ تۄہہِ سۭتۍ شِیَر تُہۍ ییٖزیو اِنشاء اللہ کِلنِک ٹایمِنٛگ چھِ أرلی نایِن تھٔٹی نایِن تھٔٹی پٮ۪ٹھ چھُ اَسہِ آسان تَمہِ دۄہ چھِ اَسہِ تھٔرٕزڈے آسان فُل ڈے نایِن تھٹی سے لے کَر پانچ بَجے تَک ہمارا کھُلا ہوتا ہے اُس ٹایم کِلنِک بیٚیہِ اَمۍ علاوٕ تہِ اگر تۄہہِ باسہِ کیٚنٛہہ تہٕ مگر تامَتھ کٔرۍزیو تُہۍ احتیاط گوٚب ووٚب تُلنَس ٹھیٖک چھا چلو اللہ تعالیٰ کَرِ رحم اِنشاء اللہ آدٕ حظ بِہِو السلام علیکُم